بہٕ چھٮ۪س اٮ۪لو ویرا فیش واش پرٛوڈکٹ یوٗز کَران یہِ چھُ واریاہ اَصٕل پرٛوڈکٹ امہِ سۭتۍ چھُ بُتھ واریاہ نرم گژھان أسۍ چھِ یہِ گَرِ سٲری استعمال کَران